بہٕ چھُس ژوٗنٛٹھۍ کُلۍ رُوان

تَتھ چھِ أسۍ واریاہ ژوٗنٛٹھۍ وَسان تہٕ بیٚیہِ چھِ أسۍ دانہِ تھل کَران یَتھ دانہِ چھِ نیران یَتھ أسۍ توٚمُل چھِ وَنان یُس بَتہٕ أسۍ کھٮ۪وان چھِ